یوٚتام زَن بالی وُڈُک تعلق چھُ یہِ چھُ پوٚز زِ آزُک یُس زَنہٕ نوجوان نَسل چھِ تہٕ أمۍ چھُ بالی وُڈَن چھِ یِم مُتٲثر کٔرۍمٕتۍ پنٛنیو یِمو فنو سۭتۍ تہٕ یوٚتام زَن یِہنٛدِ وَتھنہٕ بیٚہنُک تہٕ یِہنٛدیو پَلو پوشاک لاگنُک تعلُق چھُ تہِ امہِ امہِ چیٖزَن تہِ چھِ مُتٲثِر کٔرۍمٕتۍ یِتھ کٔنۍ زَنہٕ بہٕ پَنُن منٛز اَسہِ مِثال نِمو سلمان خانٕنۍ تٔمۍ سُنٛد یُس زَن جیٖنٕز پٮ۪نٛٹ لاگنُک اَنداز چھُ تہِ مےٚ تہِ چھُ تمہِ سۭتۍ مُتٲثِر گوٚمُت تہِ مےٚ تہِ چھُ جیٖنٕز پٮ۪نٛٹ اوٚنمُت زِ یہِ آوُٹ فِٹ اَکھ اوٚنمُت اے أمِس وٕچھِتھ تہِ یِتھ کٔنۍ امہِ علاوٕ چھِ واریاہ چیٖز یِم زَن أسۍ یِمَن اداکارَن منٛز وٕچھان چھِ تہٕ أسۍ چھِ پَتہٕ پَننہِ زندگی منٛز یِم چیٖز اَنان